ہیٚلو اسلامُ علیکُم تُہۍ چھِو حَظ پلو ترٛاوان ہوم ڈیلِوری اسہِ حَظ چھُ اسہِ حَظ ٲسۍ آرڈر کرٕنۍ سوٗٹ اکھ زٕ اہن حَظ تیٚلہِ حَظ کٔرۍ زیو آرڈر اہن حَظ ٹھیٖک ٹھیٖک چھُ